یِم ہسا أسۍ پانہٕ چھِ بَناوان اَتھٕ سۭتۍ پَلو تٔمۍ ہسا چھِ ہُمہِ نِش واریاہ اَلگ آسان یِم اَسہِ سُوتی چھ میلان بازرٕ منز یِم أسۍ پانہٕ چھِ بَناوان اَتھٕ سۭتۍ مطلب تِمَن چھُ اکھ ٹایم لگان بیٚیہِ چھِ تٔمۍ واریاہ زیادٕ درٛگۍ گژھان یِم ہسا بازرَس منٛز مِشیٖن یِم بازرَس منٛز چھِ آسان تٔمۍ چھِ سَستہٕ آسان مِثال اَگر أسۍ بٔنیان بَناوو گرِ ووٗنِتھ سۄ یہِ نہٕ کِہیٖنۍ تَتھ یہِ گۄڈٕ ییرٕے سَتَن ہَتَن سَتَن ہَتَن ییٚلہِ یہِ پَتہٕ چھِ پیوان تَتھ سون ہٮ۪وٚن دیُن ساس رۄپیہِ سُہ چھُ گژھان دۄن ساسَن تانۍ تَیار سۄے بٔنیان چھِ بازرَس منٛز گژھان پَندہَن شَتَن توتہِ چھِ اَتھ منٛز پانٛژھ ہَتھ فرق اِنسان چھُ تَوے پریفر کران سَستے تٔمِس گژھِ سَستَے میلُن پَتہٕ کیاہ ٲسِنۍ سُہ کیاہ نہٕ ٲسِنۍ نہ تہٕ یُس اَتھٕ سۭتۍ بَناونُک چیٖز چھُ سُہ چھُ گژھان واریاہ زیادٕ اَصٕل مِثال اَگر کٲنسہِ چھِ وونان ییٚمہٕ بینِیانہٕ ووٗنِتھ بینِیانہٕ چھِ آسان سُیِتھ پَلو چھِ آسان بازرَسٕے منٛز گۄڈٕ چھِ دِوان زیادٕ تٔتھی تَوَجُہہ مِثال اَگر کُرتہٕ چھ سُوتھٕے سِلٲے وِلٲے چھَس تورٕے فِراک یِزار چھُ تَتھ چھِ سِلٲے کٔرِتھ تورٕے چھُ بازرَس منٛز کٔنُن سُے فِراک یَزار چھُ سُونَے کَپُر وَپُر چھُ سیم گۄڈٕنیتھٕے اَگر أسۍ سُوِتھ فِراک یَزار اَنو سُہ چھُ پیوان پانژھ ہَتھ رۄپیہِ سِلٲے وِلٲے ہٮ۪تھ ووٚں اَگر أسۍ کَپُر آسہِ بازرَس منٛز چھُ یی نہٕ کانہہ سُہ کَپُر یُس پانٛژھ ہَتھ بۄن آسہِ ہُہ چھُ پیوان اَسہِ سُوِتھ کٔرِتھ پانٛژھ ہَتھ رۄپیہِ ہُہ چھُ پیوان سُونَے پانٛژھ ہَتھ رۄپیہِ اَتھ چھِ آسمانٕچ تہٕ زٔمیٖنٕچ فرق پرٛٮ۪تھ کانہہ چھُ یَژھان مےٚ گژھن رۄپیہِ دہ بَچنہِ تَوے چھُ زیادٕ تَوَجُہہ زیادٕ پرٮ۪فر کران زیادٕ یہِ کران أسۍ سُوتھٕے أنمٕتۍ بٔنیان چھِ آسان سۄ چھےٚ آسان مِشیٖن سۭتۍ ووٗنِتھ سۄ چھِ باسان بَرابر زَن چھِ یہِ اَتھٕ سۭتۍ ووٗنِتھ پرٛٮ۪تھ کٲنسہِ چھُ یَژھان مےٚ گژھِ یِہوے چیٖز میلُن نہ تہٕ چھِ یِم ہسا یِم اَتھٕ سۭتۍ چھِ أسۍ بَناوان پَلو أمۍ چھِ مُختٔلِف آسان یِم دُکانَسس منٛز کٔنٕنۍ چھِ آسان اَتھٕ سۭتۍ بِنٲومٕتۍ مطلب گوٚو اَگر أسۍ بینِیان وونَو اَتھٕ سۭتۍ تَتھ چھِ اَلگٕے شوٗب اَلگٕے لُک آسان سُہ چھُ باسان اَصٕل بیٚیہِ چھِ نیران تَتھ دار تہِ اَصٕل ووٚں ییٚلہِ بازرَس منٛز سۄے بٔنیان چھےٚ آسان مِشیٖن سۭتۍ بٔنِتھ تَتھ تہِ چھُ مطلب سُے لُک مطلب تِتھُے آسان سُہ تہِ مَگر أسۍ چھِ زیادٕ وَنان نہ أسۍ اَنو یِہوے تِکیازِ لُکھ چھِ زیادٕ تر بیہول تہِ بَنیومٕتۍ تِم چھِ وَنان یِتھ پانہٕ بَناوو تھکو یہِ بَناوان بَناوان تیُتھ چھُ سازوُن بہتر پرٮ۪فر کَرُن یِہوے اورَے ببَنٲومٕتۍ اورٕے سُومٕتۍ پَلو